اَسَلامُ علیکُم تُہۍ چھُو حظ سِویگی پٮ۪ٹھ اَسہِ کَرے اَکھ گنٹہٕ برونٛٹھ پِزا آڈَر تۄہہِ وَنیاو کہِ أڑِس گنٛٹَس اندر اندر واتہِ پیٖزا مگر أسہِ گوٚو وٕنیُٚک تانٮ۪تھ پرٛاران اَکھ گنٛٹہٕ تقریٖباً تہٕ مگر پِزا ووتُے نہٕ اَسہِ کِہیٖنۍ اَسہِ ٲسۍ مہمان آمٕتۍ اَسہِ اوس تٕمنٕے خٲطر مگر تۄہہِ سوٗزوُ نہٕ وٕنۍ پنٛنِس ٹایمَس تہٕ وقتَس پٮ۪ٹھَ پِزا کِہیٖنۍ تہٕ ییٚلہِ أسۍ تُہُنٛد ایپ چھُ چٮ۪ک کَران تَتہِ چھُ کھَسان کہِ اَسہِ چھُ یہِ آلرٮ۪ڈی سوٗزمُت یہِ چھِ ڈیلوٲڈ مگر اَسہِ سون گَر ووت نہٕ یہِ یُس اَسہِ ایڈرٮ۪س اوس دیُٚتمُت تور ووتُے نہٕ وُنہِ یہِ پِزا تُہۍ ؤنِو اَسہِ اَسہِ کیٛاہ دٔلیٖل چھِ تہٕ تُہۍ کٔرِو یہِ چیک تہٕ اگر تُہۍ وٕنۍتہِ ہیٚکِو سوٗزِتھ أڑِس گنٹَس اندر اندر تیٚلہِ سوٗزِو اگر تِکیٛازِ اَسہِ چھُ واریاہ زیادٕ ضٔروٗری اگر تُہۍ وٕنۍتہِ ہیٚکِو سوٗزِتھ توتہِ سوٗزِو